مےٚ چھِ واریاہ قٕسمٕکۍ کھٮ۪ن چیٖز پَسنٛد مگر اَکھ چیٖز یُس مےٚ ساروِیو کھۄتہٕ زیادٕ چھِ پَسنٛد چھُ پیٖزا سُہ چھُ اکھ نیٚبرِم وٮ۪سٹٲرٕن ڈِش یُس نیٚبرٕ انٛگریزو چھِ ایٖجاد کٔرمٕژ یُس نٔوٕے نٔوٕے چھِ کٔشیٖر تہٕ بیٚیہِ یَتھ اِنڈیاہَس ہندُستانَس منٛز آمٕژ مےٚ چھُ پیٖزا کھیوٚن واریاہ پَسنٛد لگان بہٕ چھُس پیٖزا واریاہَن جایَن کھٮ۪وان مگر یِمو منٛز یِمو جایو منٛز چھِ کینٛہہ جایہِ یِم مےٚ واریاہ زیادٕ پَسَنٛد چھِ یِتھ کٔنۍ اَکھ ریسٹرٛونٛٹ چھِ تَتھ چھِ ناو زیٖرو مایلٕز سُہ چھُ سوپَر علاقَس منٛز اِبتدا زِ ساروِیو کھۄتہٕ اَصٕل پیٖزا چھِ مےٚ وٕنیُک تام تٔتی کھیوٚمُت مگر اَکھ بیٛاکھ اَکھ رٮ۪سٹرٛونٛٹ چھِ یُس مےٚ تَمہِ کھۄتہٕ زیادٕ چھِ پَسنٛد سُہ چھُ سرینَگَرَس منٛز تَتہِ چھِ واریاہ قٕسمٕکۍ کھٮ۪ن چیٖز تہِ مِلان تَتیُک ساروی کھۄتہٕ پَسنٛدیٖدہ چیٖز چھُ مےٚ اَکھ تَتیُک چِکَن بٲسٹ پِزا بیٚیہِ چاکلیٹ سموٗدی یُس واریاہ فیمَس چھُ تہٕ بیٚیہِ مشہوٗر چھِ تَتھ تٔمۍ ریسٹرٛونٛٹُک بیٚیہِ چھ میٛٲنِس علاقَس منٛز تہِ واریاہ رٮ۪سٹرٛانٛٹ یِم واریاہ اَصٕل اَصٕل چیٖز چھِ بَناوان یِتھ کٔنۍ ہَنٛدواراہَس منٛز چھِ چَنٛک سِٹی نامُک اَکھ ہوٹل یُس واریاہ اَصٕل پیٖزا تہٕ بیٚیہِ بَدَل بَدَل چیٖز چھِ بَناوان بیٚیہِ چھُ مےٚ پیٖزا علاوٕ کٔشیٖرٕتۍ کٔشیٖرِ ہٕنٛدۍ وازوان تہِ پَسنٛد یِتھ کٔنۍ روغن جوش رِستہٕ کَباب تہٕ بیٚیہِ بیٚیہِ بیٚیہِ قٕسمٕکۍ کھٮ۪ن چیٖز چھِ مگر وازوان چھِ صرف اَکھ اِنسان تہٕ بیٚیہِ وٲحِد اِنسان واریاہ اَصٕل بَناوان سُہ چھُ وازٕ ییٚتہِ چھُ واریاہ مشہوٗر وازٕ اَکھ یُس سٲنِس علاقس منٛز چھُ ہر کٲنٛسہِ خٲطِر وازوان بناوان تٔمۍ سٕنٛدِس وازوانَس چھُ اَلگٕے مَزٕ أسۍ چھِ تٔمۍ سٕنٛدۍسٕے وا دُکانَس پٮ۪ٹھ وازوان کھٮ۪وان تہٕ بیٚیہِ گَرِکٮ۪ن خٲطر آنان ییٚلہِ تہِ اَسہِ پوٚژھ یا کینٛہہ چھِ یِوان أسۍ چھِ تٔمۍ سی نِش وازوان آنان سُہ چھُ واریاہ بُزَرٕگ تہٕ تٔمِس گوٚو واریاہ کال یہِ کار کَران تَوَے چھِ سُہ واریاہ مشہوٗر یَتھ گامَس تہٕ یَتھ علاقَس منٛز